آ اگر أسۍ وٕچھو ییٚلہِ أسۍ کٲم آسان چھِ کَران چاہے گَرِ آسو یا گَرِ نٮ۪بَر آسو عام طور پَر أسۍ چھِ عام یا سانہِ مطلب بیٚنہِ یا ماجہِ تِم تہِ چھِ ییٚلہِ یِمَن تِمَن کَمن تِمَن کانٛہہ کٲشِر بٲتھ آسہِ یا تہٕ کٲشِر وَنوُن آسہِ یاد تَتھ کامہِ دوران چھِ تِم آسان سُہ وَنان کیٛازکہِ تِمَن چھِ اَکھ سُہ مطلب اٮ۪نٹَرٹین گژھان پَنُن اَکھ تِمَن چھُنہٕ باسان اَگَر تِمَن کٲم خبر کۭژاہ ٹاپ آسہِ ہَپٲرۍ چھِ آسان تِم کَمن کٲم خبر کۭژاہ تہِ مُشکِل آسہِ مطلب واریاہ تہِ مطلب تِمَن چھُنہٕ باسان تَپٲرۍ زِ کِہیٖنۍ بیٚیہِ چھِنہٕ باسٲنۍ ٹایم کَپٲرۍ درٛاو آو کوٗتاہ وقت لَگہِ کوٗتاہ یہِ چھُنہٕ باسان کینٛہہ مگر ہَپٲرۍ چھِ آسان سون تِمَن دٮ۪ماغَس منٛز اَلگٕے اَمہِ سۭتۍ چھِ اَکھ یہِ مِزاج چھِ اَمہِ سۭتۍ یُس نہ چھِ روزان تَتھ دوران شَرار نہ چھِ روزان تَتھ تَتھ تھکہٕ تھکاوَٹھ نہٕ باسان اَمہِ سۭتۍ ییٚمہِ ساتہٕ أسۍ یہِ اَکھ گٮ۪وان چھِ یا وَنوُن چھِ وَنان کامہِ دوران ییٚمہِ سۭتۍ دٮ۪ماغ چھِ روزان أتھۍ أتھۍ أتھۍ اَتھ چھِ سانٛگَٕس سۭتۍ یا اَتھ وَنوُنَس سۭتۍ یہِ یا کُنہِ تہِ سۭتۍ أسۍ اگر وٕچھو بہٕ تہِ چھُس اگر آ عام طور پَر کانٛہہ کٲم کَرٕ بہٕ تہِ چھُس آسان وَنان چاہے کینٛہہ تہِ کانٛہہ تہِ کٲم آ بہٕ کَرٕ گَرَن تہٕ بہٕ چھُس اَنان کینٛہہ وَنان اگر مےٚ کانٛہہ ملب شعرٕے پیٚیہِ یاد کٲشِر شعر یا کٲشِر گٮ۪وُن پیٚیہِ کٲشِر مطلب وَنوُن پیٚیہِ یاد بہٕ تہِ چھُ بہٕ تہِ چھُس آسان وَنان کیٛازِکہِ اَتھ دوران چھِ اَکھ اَکھ یہِ مطلب خوشی مِلان اَمہِ سۭتۍ اَمہِ سۭتۍ چھِ اکھ خوشی مِلان بیٚیہِ چھِنہٕ باسٲنی تھکاوَٹ اَمہِ سۭتۍ چھِ تھکاوٹ تہِ ژَلان تھکاوَٹ چھِ دوٗر گَژھان ییٚمہِ سۭتۍ ییٚمہِ سانٛگ چھِ آسان وَنان